السلامُ علیکُم کیٛاہ تُہۍ چھُو رٮ۪سٹورنٛٹٕکۍ سٮ۪لَر آ تُہنٛد رٮ۪سٹورنٛٹ پٮ۪ٹھ حظ ٲسۍ أسۍ یہِ آرڈَر اَکھ کوٚرمُت آرڈَر اوس یہِ آرڈَر آرڈَر حظ اوس یہِ زِ کہِ اَسہِ حظ ٲسۍ زٕ فرٛایڈ موموز تُہنٛدِ رٮ۪سٹورنٛٹ پٮ۪ٹھ آرڈَر کٔرمٕتۍ آرڈَر کَرنہٕ پَتہٕ حظ آیے یہِ نوٹفِکیشَن مےٚ کہِ تۄہہِ کٔرِو تِم رِسیٖو آرڈَر کہِ آرڈَر گوٚو ڈٮ۪لِوَر مگر مےٚ نہ حظ روٚٹ نہٕ آرڈَر کِہیٖنۍ تہٕ نوٹفِکیشَن حظ آے بٔلی تہٕ وۄنۍ ؤنۍ تو تُہۍ مےٚ اَتھ کیٛاہ حظ چھِ کَرُن تہٕ تی کَرٕ بہٕ ییٚمہِ سۭتۍ بہٕ یا پَنٕںۍ پونٛسہٕ رَٹہٕ واپَس نَتہٕ کٔرِو تُہۍ موموز ڈیٚلِوَر وۄنۍ ؤنۍ تو تُہۍ مےٚ اَتھ کیٛاہ چھِ کَرُن تہٕ تی کَرٕ بہٕ